ہیٚلو آں جی میم یہِ بُک حظ نِیے مےٚ آں مےٚ حظ لٔج یہِ واریاہ اصٕل بہٕ حظ ٲسٕس یہِ دُۄہےٚ دُۄہےٚ پَران البتہ اَننہٕ باپتھ حظ گوٚومےٚ توے لیٹ کیازِکہِ بہٕ حظ ٲسٕس آں تھوڑا سا مےٚ حظ اوس نہٕ صحت کِہیٖنۍ ٹھیٖک بیٚیہِ حظ ٲس أسہِ کیٚہنٛہ گَرِ تھوڑا سا آں اِشوٗز چَلان ییٚمہِ کہِ وَجہ سۭتۍ مےٚ تھوڑا لیٹ گوٚو آں بہٕ حظ چھس سارِی کَران تہٕ امہِ اَل پَتہٕ حظ آسہٕ بہٕ ہمیشہ بُک ٹایِمَس پٮ۪ٹھٕے اَنناوان میم ییٚمہِ پھِر حظ آں گوٚو مےٚ تھوڑا لیٹ آں تَوے حظ آں چھس بہٕ معازرت کَران آں جی میم مےٚ حظ چھِ یہِ کَتھ پاے کہِ یِم بُکس چھِ اَتھ چھِ پَنٕنۍ روٗلٕز آسان لایبرٔری ہٕنٛدۍ ییٚمہِ ایکوٚڈِنٛگ اسہِ پَکُن چھُ آسان تہٕ بُک چھِ ٹایِمَس پٮ۪ٹھ واپَس آسان کَرٕنۍ آں بیٚیہِ چھُ فایِن تہِ ہیٚکان لَگِتھ یُس اسہِ روٗلٕز گَژھَن اسہِ فالو تہِ کَرٕنۍ مگر میم مےٚ حظ ووٚنمُو تۄہہِ بہٕ حظ ٲسٕس مےٚ حظ اوس نہٕ صحت کِہیٖنۍ ٹھیٖک بیٚیہِ حظ ٲس تھوڑا سا پرابلِمٕز گَرِ پتہٕ چَلان یَیٚمہِ کہِ وجہ سۭتۍ بہٕ لجٲس مَنٛڈے بُکہٕ اَننہِ مگر تمہِ پتہٕ حظ آں گٔے مےٚ بیٚیہِ صحت خَراب پتہٕ حظ ہیٚچِس نہٕ بہٕ کِہیٖنۍ یِتھ تَوے حظ أنۍ مےٚ آز بُک بہٕ حظ چھس بییہِ آں بہٕ حظ اننہٕ مَطلب بہٕ حظ آسہٕ اکھ یِم باقٕے بُکس اتہِ یِم لایبرٔری پٮ۪ٹھ نِم تِم حظ آسہٕ بہٕ ٹایِمَس پٮ۪ٹھ واپَس انان آں یَمہِ پھِر حظ آں گوٚو مےٚ تھوڑا سا لیٹ

آں میم مےٚ حظ اَنے یہِ لگ بگ آز برٛونٛہہ آں ٹوَنٹی ڈیز وُہ دۄہ برٛوہٕے حظ انے مےٚ یہِ بُک میم میم بہٕ حظ ہیٚکہٕ نہٕ تٕرٛہ رۄپیہِ تۄہہِ کِہیٖنۍ دِتھ کیازکہِ بہٕ حظ بہٕ حظ چھس نہٕ تیژاہ فایِنانشٔلِی سِٹیبٕل کیٚنٛہہ کہِ بہٕ دِمہِ آں امہِ باپَتھ فایِن بہٕ حظ چھس معازرت کَران میم بلکل تُہی حظ چھیٚو بلکل صحیح وَنان باقٕے شُرۍ تہِ حظ ٲسۍ تور بُکٕس پَرنہِ یِوان ییٚیہِ حظ چھُ سارِنٕی اَکٕے ہیٚو حَق آسان آں یُس نالیج گین کَرنُک آں یہِ حظ چھِ میٲنۍ غَلطی بہٕ حظ چھس معازرت کَران میم بہٕ حظ آسہٕ آں آیِندہ ہمیشہ بُکس ٹایِمَس پٮ۪ٹھ اَنان تہٕ نوان تہٕ دِوان تہِ واپَس اگر مےٚ اَتھ باپَتھ تھوڑا سا فایِن تہِ پیٚیہِ دِیٚون کینٛہہ نَہ حظ چھُنہِ بہٕ حظ دِمہٕ سُتہِ بہٕ حظ چھس واریاہ زیادٕ آں یہِ شرمندگی سۭتۍ پَنُن یہِ آں ایٚکسیٚپٹ کَران کہِ مےٚ گوٚو لیٚٹ بییہِ حظ چھس بہٕ معازرت تہِ کَران